ہے اسلامُ علیکُم وعلیکُم سَلام ٹھیٖک چھِو حظ اَہَن حظ ٹھیٖک حظ اَز کتھ پٮ۪ٹھ حظ پٮ۪وٕ تۄہہِ یاد بہٕ آ کِتھٕ پٲٹھۍ پٮ۪ووٕ تۄہہِ بہٕ یاد اَچھا ٹھیٖک ٹھیٖک ٹھیٖک بہٕ اَہَن حظ اہَن حظ یہِ وۅنۍ کیٛاہ چھُ اَتھ پرٛابلِم ہاوان مین پرابلِم کیٛاہ حظ چھِ اَتھ ٹھیٖک ٹھیٖک اَہَن حظ یہِ وۅنۍ کَتہِ حظ چھُو تُہۍ ٹھیٖک ٹھیٖک یہِ حظ آسہِ وُنکٮ۪نَس دُکان حظ بَنٛدے وۅں تُہۍ تُہۍ ہیٚکِو حظ یہِ دَہ وُہ مِنٹ صبر کٔرِتھ رٔٹِو حظ نمبر یہِ حظ کَرِ یہِ حظ کَرَن بہٕ پانَے ٹھیٖک تُہۍ پرٛٲرِو حظ تُہۍ دَہ وُہ مِنَٹ مےٚ لَگَن اورٕ تانۍ دَہ وُہ مِنَٹ بہٕ واتہٕ اور علاج حظ کَرَس بہٕ ییٚتی وۅنۍ یِمہٕ نہٕ حظ بہٕ اوٗرۍ پَتہٕ ہا وَنمو بہٕ تۄہہِ أتی بہٕ وُچھٕ نہَ حظ پرٛابلِم کیٛاہ چھِ اَتھ پَتہٕ کَرٕ وُچھٕ بہٕ یہِ کَرٕ بہٕ اَتھ سٲری پرٛابلِم دوٗر آ آ آ تِتہِ چھُ ٹھیٖک البتہ توٚتہِ دِم دِمہوس نظر اَکھ کیٚنٛہہ ما گَژھٮ۪س پرٛابلِم وابلِم ما آسٮ۪س کیٚنٛہہ زیادٕ بٔڈ پرٛابلِم ما آسٮ۪س تَمہِ موٗجوٗب دِمہوس نظر اَکھ

آ شوکَر ترٛاوَو تیٚلہِ نٔیی اگر تۄہہِ باسان چھُو یِم چھِ خراب تیٚلہِ ترٛاوہوس نٔیی

اَہَن حظ اَہَن حظ یِم تہِ حظ ترٛاوہوس نَیی پرٛٲرِو حظ تُہۍ دَہ وُہ مِنَٹ یہِ حظ کَرٕس بہٕ أتی سیٚود اَتھ لَگان نہٕ تیٛوٗت ٹایم کیٚنٛہہ یہِ کَرَس بہٕ أتی سیٚود بیٚیہِ ہُم تہِ شاکر واکر کرٕ البتہ اِنجَنَس لَگہِ تھوڑا ٹایم سُہ چھُ گۄڈٕنٮ۪تھ شیرُن اِنجَن تَتھ لَگہِ ٹایم اَہَن حظ اَہَن حظ اَہَن حظ یہِ چھُنہٕ حظ اَمے سۭتۍ چھِنہٕ حظ اَتھ مطلب اَکھ چھِ ہٮ۪کان تَمہِ سۭتۍ شاکَر تہِ بِہِتھ بیٚیہِ حظ ٹٲرٕن تہِ تٔمِس سۭتۍ قۅدرٔتی پرٛابلِم گٲمٕژ پَتہٕ اِنجَنُک چھِنہٕ البتہ کیٚنٛہہ وۅنۍ اِنجَن ما آسہِ ہَس اورَے کیٚنٛہہ خراب خرٲبی کیٚنٛہہ ما آسہِ ہے وۅنی تَتھ تہِ دِمہوس نظر تھوڑا بہت اگر گوٚو تۄہہِ ٹھیٖک گوٚو نہٕ کِہیٖنٛۍ تہٕ تیٚلہِ چھِ اَتھ سورُے کیٚنٛہہ بَدلاوُن